بہٕ چھَس روزان ڈِسٹِرٛک اننت ناگََس منٛز ییٚتہِ چھِ أسۍ کَران ٲں بدل ڈایلیٚکٹٕس یوٗز یا لینٛگویج یُس ییٚتہِ لینٛگویج چھِ کَران تَتھ منٛز چھِ أسۍ کَران ڑٲ یوٗز لایِک کہِ کانٛگٕڑ پَڑُن پَکُن تہٕ ایز کَمپِیٲرڈ ٹوٚ یُس سیٚنٛٹَر چھُ یا نارٕتھ چھُ تِم چھِ کَران رٲ یوٗز تہٕ یۄس ٲں اسہِ پَنٕنۍ ساوتھَس منٛز چھِ لینٛگویج امہ سۭتۍ چھِ ییٚتہِ ٲں مطلب یہِ چھِ اَمے سۭتۍ یِوان زاننہٕ کہِ یِم چھِ ڈِسٹِرٛک اَننت ناگٕکۍ تہٕ ہاں یۄس ٲں لینٛگویج چھِ ٲں پَزِ اسہِ ہَر کانٛہہ لینٛگویج وَنٕنۍ ہَر کانٛہہ ڈَایلیٚکٕس گژھہِ اسہِ وَنُن کیازکہِ ٲں اسہِ چھِ بَدل کُنہِ جایہِ جا نوکری کَرٕنۍ یا پَرُن چھُ بَدَل کُنہِ جایہِ اسہِ گٔژھۍ آسٕنۍ ہَر کُنہِ علاقٕکۍ ڈایلیٚکٹٕس پَہ ٲں پَتَہ تہٕ یُس ٲں گۄڈٕنیٚتھ یُتھُے بَچہٕ چھُ مطلب زیٚوان گۄڈٕنیٚتھ گٔژھہِ تٔمِس پَنٕنۍ مَدَرٹنٛگ آسٕنۍ پَے کیٛازِکہِ ییٚلہِ سُہ پَنٕنۍ مَدَرٹنٛگ منٛز ہیٚچھہِ چیٖزَن ہُنٛد ناو بوٗزِتھ ؤنِتھ تہٕ تیٚلے ہیٚکہِ پَتہٕ سُہ برٛونٛٹھ کُن پٔکِتھ سُہ ہیٚکہِ پَتہٕ تَتھ ٹرٛانٛسلیٹ کٔرِتھ بیٚیِس ڈایلیٚکٹَس منٛز